مطلب یِم مَرٕد چھِ آسان مَرٕد تہٕ زَنان یِم چھِ آسان یِمَن چھِ آسان مطلب کٲم آسان چھِ یِمَن چھِ آسان سۄ بٲگرِتھ مطلب زَنان مۄہنوِس چھِ آسان پَنٕنۍ کٲم گَرٕچ کٲم تٔمِس چھِ آسان بَتہٕ رَنُن سیُن رَنُن مطلب شُرۍ چھِ آسان تٔمِس سکوٗل خٲطرٕ تَیار کَرٕنۍ تِہنٛدِ خٲطرٕ لانچ کَرُن تَیار تِمن لانچ دیُن تمَن تم سکوٗل مطلب ترٛاوٕنۍ یَتھ کیاہ وَنان مۄہنوِس سٕنٛد مۄہنیو چھِ کَرٕنۍ کٲم مَرٕد یُس چھُ آسان سُہ چھُ مطلب مۄہنیو مطلب آسان مطلب سُہ چھُ پونٛسہٕ کَماونہٕ خٲطرٕ مطلب کٲم کَران سُہ چھِ کانٛہہ بِزنِس مین کانٛہہ سا مطلب مُلٲزِم کانٛہہ سا یَتھ کیاہ وَنان مزدوٗ مٔزوٗرۍ کَران تِہنٛدِ خٲطرٕ چھِ آسان پونٛسہٕ کَماوٕنۍ برونٛہہ کُنہِ زَمانَس منٛز ٲس مطلب مۄہنِوِس تہٕ مَردَس تہٕ زَنان مۄہنِوِس ٲس الگ الگ کٲم زَنان مۄہنوِس اوس گرٕ کٲم پؠوان گَرٕمۄہنِوِس ٲس مطلب پونٛسہٕ پونٛسہٕ کَماوٕنۍ آز چھُِنہٕ مطلب تہِ کینٛہہ مطلب أزکِس زَمانَس منٛز چھِ مطلب برونٛٹھ منٛز زَمانہٕ ٲسۍ زَنان مطلب سبزی وَبزی پانے بَناوان زٔمیٖندٲری ٲسۍ کَران اَز چھِ مطلب مَرٕد تہِ تٔمِس ہیٚلٕپ کَران مطلب زٔمیٖندٲری سبزی کَماونہٕ خٲطرٕ یا مطلب آز چھِ اِکولی ٹرٛیٖٹ کَران مطلب مَردَس تہِ مطلب مطلب پؠوان تہِ کَرُن یہِ مطلب زَنان مۄہنوِس پیوان کَرٕنۍ اِکؤلی ٹرٛیٖٹ کَران مطلب برونٛٹھ زَمانہٕ ٲسۍ نہٕ اِکولی ٹریٖٹ کَران کینٛہہ زَنان مۄہنوِس اوس پؠوان زَنان مۄہنوِس ٲسۍ کَم مطلب درجات آسان تٔمِس اوس پؠوان اَندرٕ کنی کٲم کَرٕنۍ مطلب تٔمِس ٲس پیٚوان گَرٕچی کٲم کَرٕنۍ زٔمیٖندٲری کَرٕنۍ آز چھُنہٕ تہِ کینٛہہ آز چھِ مطلب مرٕد مطلب یۄس زٔنۍ چھِ آسان زنان مۄہنیو چھِ آسان تِمَن چھِ آسان مطلب اِکؤلی مطلب کٲم پؠوان کَرٕنۍ سُہ چھِ مطلب وٕنکیٚن چھُ مَرٕد تہِ مطلب زَنان مۄہنوَس ہیٚلٕپ کَران زٔمیٖندٲری کَرنہٕ خٲطرٕ یا گَرَس منٛز چھِ آسان کانٛہہ زیادٕ کٲم سُہ چھِ تٔمِس ہیٚلٕپ کَران تَتھ منٛز بہٕ مہِ زَمانہٕ ٲس نہٕ تیٖژاہ تہِ کینٛہہ اسی لیے چھُ مطلب اَتھ چھُ مطلب مطلب زَنان تہِ مۄہنیو اَتھ چھِ اِکؤلی ٹرٛیٖٹ یِوان سارنٕے سۭتۍ کَرنہٕ زَنان مۄہنیو چھِ پؠوان واریاہ کٲم کَرٕنۍ گَرٕ کٲم مۄہنیو چھِ پؠوان پۄنٛسہٕ کَماوٕنۍ مطلب نؠبرِم کٲم کَرٕنۍ اِسی لیے چھِ آز اِکؤلی ٹرٛیٖٹ گژھان آز چھِنہٕ کٕہٕنۍ تہِ پروبلِم زَنان مۄہنیو یا مۄہنیو مطلب یہِ چھِ زَنان چھِ گَرٕچہِ کٲم کَران مطلب گَرٕچ کٲم کَران مۄہنیو چھِ نیٚبرِم کٲم کَران پَتہٕ چھِ مٔہنیو کَران مطلب مَرٕد یُس چھُ آسان سُہ چھِ مطلب زَنان مٔہنوِس ہیٚلٕپ تہِ کَران کُنہِ کُنہِ کامہِ منٛز